وعلیکُم سَلام کٕم حظ چھِو آ ؤنِو حظ

آ وُنکٮ۪ن چھُنا لیٹ گوٚمُت صُبحن چھُ مےٚ اوٗرۍ آفیس وَسُن تہٕ کیٚنٛہہ چھُنہٕ صُبحن کٲلۍ کٮ۪تھ حظ یِمَو بہٕ وُنکٮ۪ن صُبحن چھَنہٕ مےٚ فُرصت کیٚنٛہہ کٲلۍ کٮ۪تھ ہیٚکہٕ بہٕ یِتھ

کیٚنٛہہ نہَ حظ چھُنہٕ کٲلۍ کٮ۪تھ یِمو ضروٗری اَدٕ اَدٕ حظ ٹھیٖک